یُس لاسٹ ؤری واقعہٕ گوٚو میٛانہِ زندگی منٛز یُس ساروی کھۄتہٕ یاد گار واقعہٕ چھِ سُہ چھِ یہِ یُتھٕے مےٚ اٮ۪کزام دیُت ییٖژاہ محنت کٔرِتھ آیہِ تویتہِ بیکلاگ آو واپَس کِتاب ترٛےٚ یہِ اوس ساروی کھۄتہٕ سُہ واقعہٕ یُس نہٕ زانٛہہ مٔشِت گژھِ یُس ساروی کھۄتہٕ مطلب یادگار دۄہ روٗد مطلب یادگار روٗد میٛٲنِس دٮ۪ماغس منٛز أمۍ دۄہ أمۍ ؤری گٔیو مےٚ یِتھ کٔنٮ۪تھ ییٖژاہ محنت کرنہٕ پَتہٕ تہِ گوٚو مےٚ یُتھ اِوٮ۪نٹ گوٚو مےٚ سۭتۍ یُتھ واقعہٕ گوٚو مےٚ سۭتۍ یُس نہٕ مطلب اِنسانَن سوٗنچمُتٕے اوس زانٛہہ مےٚ سۭتۍ ہٮ۪کہِ یہِ گٔژھِتھ لۄکٹہِ اَولہٕ پٮ۪ٹھ گرٛیجویشنہِ تامَتھ یہِ نہٕ زانٛہہ گوٚو تہِ گوٚو ماسٹٲرزَس منٛز یہِ نہٕ زندگی منٛز زانٛہہ سوٗنچمُتٕے آسہِ ہے تہِ گوٚو یَتھ کُن نہٕ زانٛہہ توَجوٗوٕے آسہِ ہے دیُتمُت یہِ دۄہ تہِ یی زندگی منٛز مگر سُہ واقعہٕ گوٚو سُہ یُس نہٕ بہٕ زانٛہہ ہٮ۪کہٕ زندگی بَر مٔشِت کٔرِتھ کیٛاہ یِتہِ گوٚوا زانٛہہ میٛانہِ زندگی منٛز گوٚوا یہِ یہِ چھُ سُہ دۄہ ییٚمہِ دۄہ سُہ رِزَلٹ آو پَتہٕ کیٛاہ گوٚو ہاٹُک دوا تہِ پیوٚو کھیوٚن لَفظہِ ییٖژاہ پین ہٮ۪کہِ نہٕ کُنی سۭتۍ ؤتِتھ ییٖژاہ دَگ تٔمۍ سۭتۍ گٔیہِ یہِ چھِ واریاہ زیادٕ مُشکِل سفر اوس سُہ تٔمۍ پَتٕکۍ زٕ رٮ۪تھ نہ راتَس شۄنٛگُن نہ دۄہَس سُکوٗن مطلب ساروی کھۄتہٕ گۄڈٕنیُک یَتھ اِنسان یہِ دی سُہ گٔے پَنُن اٮ۪جوٗکیشَن پَنٕنۍ تٲلیٖم تٔمۍ سۭتۍ تہِ کیٚنہہ تہِ بٔنِتھ وۄنۍ ییٚلہِ تی گَژھِ فیل تَمی کِنۍ گوٚو زیادٕ مُشکِل